ییٚلہِ زن أسۍ یِیٚلہِ زَن أسی وُچھو ہَر أکِس لایِفہِ منٛز چھُ مَطلَب دُکھ تکلِیِف مُصیٖبَتَن ہُنٛد سامنہٕ پیٚوان کَرُن ییٚلہِ اَکہِ اِنسان ییٚلہِ اَکھ انسان مَطلَب یِمَن دُکھ تکلِیٖف یا یِم پرابلِم کِتھ پٲٹھۍ ہیٚکہِ اِنسان سٕنٛز لایِفہِ منٛز یِتھ تہٕ یِم چھِ مَطلَب یِیٚلہِ اَکھ اِنسان اِرادٕ کران چِھُ کانٛہہ چیٖز لَبنہٕ خٲطرٕ کانٛہہ چیٖز حٲصِل کَرنہٕ خٲطرٕ فار ایٚگزامپٕل کٔرِتھ کانٛہہ اِنسان چھِ کانٛہہ لٔڑکہٕ چھِ یژھان بہٕ بَنہٕ ڈاکٹَر کانٛہہ چھِ یژھان ٲں بہٕ بَنہٕ اِنجیٖنَر یا کانٛہہ چھِ یژھان بہٕ بَنہٕ بدل کانٛہہ اَفسر آیۍ اے ایٚس کے اِے ایٚس جو بھی کینٛہہ تہِ چھُ یژھان یہِ بَنُن چَھا ٹِھیٖک گوٚو یہِ گول حٲصِل کَرنہٕ خٲطرٕ یہِ ٹی یہِ پَنُن خواب پُورٕ کَرنہٕ خٲطرٕ چھِ أمِس منٛز واریاہ دکھ تکلِیٖفن ہِنٛدۍ سامنہٕ پِیٚوان کَرُن اَتھ منٛز چھِ گژھان کٲم فار ایٚگزامپٕل أمِس منٛز چھِ رۄپِیَن ہٕنٛز تنٛگِی آسان أمِس منٛز چِھنہٕ مَطلب ٲں اَز کَل یُس سُماٹ مَطلَب یِمَن ٲں یَتھ أسۍ وَنان چھِ سوشَل مِیڈِیا ہُک زَمانہٕ چھُ تہٕ أمِس چِھنہٕ سوشَل مِیٖڈیا فار ایٚکزامپٕل کٔرِتھ أمِس نِش چھُنہٕ لؠپٹاپ ایٚولیبٕل مُوبایِل فون ایٚولیبٕل آسان کِہیٖنۍ یا أمِس منٛز چِھ اِکنامِک کَریِسِز أمِس چھنہٕ رُۄپَے پونٛسہٕ ایٚولیبٕل آسان کِہیٖنۍ یِمہِ کہِ وَجہ سۭتۍ یہِ پَنٕنۍ ایٚجُوکیشَن کَمپٕلِیٖٹ پوٗرٕ ہیٚکہِ کٔرِتھ کِہیٖنۍ تہِ چھا ٹِھیٖک یا اَمہِ نٮ۪بَر چھِ کیاہ کران کٲم اَمہِ نٮ۪بَر چھِ کٲنٛسہِ ہنٛز اِنسان سٕنٛز لایِفہِ منٛز مَطلَب کِینٛہہ تہِ یِتھۍ اِنسان یِوان یِم أمِس اِنسانَس خٲطرٕ سبب اکھ بنان چھِ تٔمِس چھِ مطلب أمۍ سُنٛد مَطلَب دۄہ چِھ اِنسان مَطلَب ہَتَن قٕسمہٕ کؠن لُکن سۭتۍ میلان کانٛہہ چھُ اَصٕل آسان کانٛہہ چھِ خراب آسان یا کانٛہہ چھِ بَدل کُنہِ ٹایِپُک آسان گوٚو یُس اَصٕل آسان چھُ أمِس چھِ تٔمِس سۭتۍ بانٛڈِنٛگ واریاہ زِیادٕ بہتٔریٖن بنان تہٕ اَلبطہ ییٚلہِ کانٛہہ اِنسان کانٛہہ خراب کٲنٛسہِ ہٕنٛزِ لایِفہِ منٛز یِوان چھِ یہِ ایز یُوجِوَل ییٚلہِ أسۍ وُچھان چھِ مطلب یمہِ ساتہٕ اَکھ لٔڑکہٕ لٔڑکِی مَطلَب یمِہٕ ساتہٕ أمِس رِلیشَن منٛز یِوان چھِ یِم چھِ مَطلَب لَو آسان اَکھ أکِس سۭتۍ کران تہٕ مَطلَب اَکھ ؤری یا زٕ ؤرِی یا کِینٛہہ ٹایِم گٔژھتھ چھِ پتہٕ کران کٲم یِم یِوان رِلِیٖشنہِ منٛز اَصٕل پٲٹھۍ کِینٛہہ ٹایِم گُزرِتھ چھِ پَتہٕ یِم کِیٛاہ کران کٲم اَکھ أکِس نِش ما جُدا گژھان یِمَن چھُ بَریک اَپ گژھان لڑٲے جَگڑٕ تہٕ پَتہٕ چھِ کران کٲم پَتہٕ چُھ أمِس لٔڑکَس سٕنٛدۍ خٲطرٕ یہِ اَکھ ٹٔرنِنٛگ پُوٚیِنٹ بنان کہِ مَظلَب یہِ چھُ پَتہٕ سُوچھان کہِ مَطلَب کٲنٛسہِ پؠٹھ گوٚژھ نہٕ بروسہٕ تہِ کَرُن اَتھ جایہِ چھِ مَطلَب یِیٚلہِ اَکھ لٔڑکہٕ مَطلَب دِونٛکھٕ کھؠوان چھِ کورِ نِش یا کُور لٔڑکَس نِش کُوٗر چھِ لٔڑکَس نِش دُونٛکھٕ کھؠوان تہٕ یِم چھِ پَتہٕ پَننہِ جایہِ ڈِسایِڈ کران کہِ مَطلَب برُوسہٕ گوٚژھ نہٕ کَرُن کٲنٛسہِ پؠٹھ مَطلَب خاص کَر کہِ أزکِس دُنیاہَس منٛز اَسہِ پَزِ نہٕ کٲنٛسہِ تہِ دُوٗنٛکھٕ مَطلَب ٲں آ کَرُن کٲنٛسہِ پؠٹھ تہِ برُوس یا اِمہِ نِؠبَر چھِ کانٛہہ مَطلَب اَسہِ چھُ اِنسان کانٛہہ اَصٕل بنان یُس مطلَب یُس ٲں یُس یہِ مطلب کامیاب اَکھ اِنسان آسان چھُ یُس سُہ مَطَلب یِم پَنُن خواب پُورٕ کَرنہٕ خٲطرٕ واریاہ لُوٚڑمُت آسان چھُ مطلَب ڈاکٹَر چھِ آسان اِنجِنَیر چھِ آسان کُس مےٚ دِنَے ژِےٚ چھِ ژِےٚ مَطلَب چھِ اَکھ یَتھ أسۍ وَنان چھِ أسۍ یُس أسۍ پَتہٕ وَنان چھِ اِنفٕلَنسَر بنان چھِ یا تہِ ماٹوِیٖٹَر بنان چِھ چھا ٹِھیٖک گوٚو یہِ چِھ اَسہِ گایِڈَر تہِ بنان تٔمِس چھِ أسۍ پَتہٕ فالو کران تِم سٕنٛدۍ مطلَب یہِ تِم کوٚرمُت چھِ آسان لایفہِ منٛز أسۍ چھِ تہِ فالو کَران یِمہِ کہِ وَجہ سۭتۍ پَتہٕ یہِ پَتہٕ کِیٛاہ برُونٛہہ کُن پتہٕ کامِیاب گژھان چھِ اِنفٕلَنٕس گژھان چھِ ساروے کھۄتہٕ مَطلَب أکِس اِنسان سٕنٛز کامیابی پٔتکِنۍ ساروے کھۄتہٕ بٔڑ اِنفٕلَنسَر ماٹِویٹَر چھِ آسان تِم چھِ آسان أمہِ سٕنٛدۍ کَرِنزٛٹ یِم آسان ہَر أکِس مَطلَب ہَر کانٛہہ پِیرَنٛٹ چھِ پَننِس أمِس اَولادَس یژھان کامیاب بَنُن گوٚو تَتھ خٲطرٕ چھِ أمِس پِیرَنٹٕس مَطلَب ہَر کُنہِ رٔنگۍ پُونٛسو رٔنگۍ موبایِل رٔنگۍ رِچارٕج وَغیرَہ یہِ تہِ أمِس بَچس ضروٗرَت آسان چھِ پُونٛسہٕ وَغیرَہ یِم چھِ أمِس سُورُے ایٚولیبٕل تھاوان تاکہِ أمۍ سُنٛد بَچہِ چھِ أمِس گٔژھ نہٕ کُنہِ چیٖزٕچ کٔمِی گَژٕھنٕۍ أمِس گُزرِ کامیٲبِی مِیلٕنۍ تہٕ بیٚیہِ چھِ ہَر أکِس پِیٖرَنٹ سُنٛد خواب آسان گوٚو سارے کھۄتہٕ بوٚڑ چِیٖز چھُ سُہ چھِ پِیرَنٹٕس أکِس اِنسان سٕنٛدۍ خٲطرٕ آسان أکِس بچہِ سٕنٛدۍ خٲطرٕ آسان گوٚو اسہِ وُچھ لایِفہِ منٛزن یی کہِ اَسہِ پَزِ نہٕ بَرُوسہٕ کَرُن کٲنٛسے پؠٹھ تہِ بَرُوسہٕ چھِنہٕ اَسہِ کَرُن ایٚکسِؠپٹہٕ آ اَللہ تعالیٰ ہَس وَرٲے تہٕ بیٚیہِ پَنِؠن گَرکِؠن وَرٲے پَزِ نہٕ اَسہِ کٲنٛسہِ پؠٹھ تہِ برُوسہٕ کَرُن تہِ کِیٛازِ کہِ دوس تہِ چھِ وَقتَس پؠٹھ دُشمَنٕے ثٲبط گژھان یہِ چھِ اَسہِ سارنٕے پروف تہِ تہٕ بیٚیہِ کَرٕنۍ چھِ کٲم آں بیٚیہِ چھِ اَسہِ یِم مطلب ٲم بیٚیہِ اَگر أسۍ وُچھو بیٚیہِ چھِ اَسہِ قۄرانَس منٛز تہِ آلریٚڈِی مِؠنشَن کٔرِتھ کہِ اللہ تعالیٰ چھِ پانہٕ فرماوان کہِ یِیٚلہِ کانٛہہ اِنسان یا یہِ چھِ حدِیٖثس منٛز تہِ یِیٚلہِ کانٛہہ اِنسان ٲں ٲں یِیٚلہِ کانٛہہ اِنسان مَطلَب اِسلام چہِ وَتہِ پؠٹھ یژھان چھِ یُن چھِ یژھان اِسلام اِسلام چہِ اِسلام چہِ وَتہِ پؠٹھ یعنی کہِ الصراط المستقيم یۄس اسہِ ؤنمٕژ چھِ تتھ پؠٹھ پَکنٕچ پہ پَکُن چھِ یژھان تہٕ ااَللہ تعالیٰ چھِ تٔمِس پؠٹھ مَطلَب الگ الگ قٕسمَن ہٕنٛز ٲں ٲں مَطلَب یم مَطلَب ایٚکزام اِمتحانات أمِس کران تہٕ یِیٚلہِ أمِس تِمہِ سُنٛد یہِ ایٚکزامن منٛز گژھان چھُ تہٕ أمِس چھِ پَتہٕ پَنٕنۍ مَنزِل میلان یِمہِ یِمہِ خٲطرٕ أمۍ اِرادٕ چھُ آسان کُوٚرمُت گوٚو اَسہِ پَزِ نہٕ ہمَت ہارٕنۍ کِہیٖنۍ تہٕ بیٚیہِ پَزِ نہٕ اَسہِ غلط لُکَن سۭتۍ پَزِ نہٕ اَسہِ کَنٹیکٹ تھاوُن کِہیٖنۍ یِم یہِ لُکھ اَصٕل چِھ دِلٕکۍ صاف چھِ یِمَن نِیَت صاف آسہِ تِمَن سۭتۍ پَزِ اَسہِ تِمَن پَزِ اَسہِ کَنٹِیٖکٹ کَرٕنۍ مَطلَب تِمَن سۭتۍ پَزِ اَسہِ لین دین تھاوُن تِمَن سۭتۍ پَزِ اَسہِ کینٛہہ ٲں وَتُھن بِہُن تھاوُن تہٕ بیٚیہِ کَرٕنۍ یہِ کٲم بیٚیہِ پَزِ اَسہِ مَطلَب یُوٗت تِیُوٗت گَر کِؠن رسپیکٹ کرُن پیرنٹن رسپیکٹ کَرُن تہٕ یِم اسہِ سانہِ خٲطرٕ بٔڑ اِنفُلَنسَر ماٹوِیٖٹر آسان چھِ گایِڈَر آسان چھِ تہٕ سپُوٹَر تہِ آسان چھِ